وعلیکُم سلام کٕم چھِو

میم بہٕ تہِ چھُس اَتھ منٛز دِلچسپی تھاوان بہٕ تہِ دِمہٕ بہٕ تہِ یِمہٕ تور تُہۍ ؤنِو ٹایِم بہٕ یِمہٕ توٗر بہٕ تہِ وَنہٕ کیٚنٛہہ ٹھیٖک چھا بہٕ یِمہٕ